میٲنۍ فیورِٹ سٹی چھِ یَتھ ناو چھُ دہلی تَتہِ چھِ اَسہِ واریاہ زیادٕ مَزٕ لَگان أسۍ چھِ تَتہِ اؠنجاے تہِ کَران أسۍ چھِ ریسٹورَنٛٹَن پؠٹھ گژھان ییٚمہِ سۭتۍ اَسہِ واریاہ زیادٕ لزیٖز کھانا چھُ مِلان تَمہِ سۭتۍ أسۍ پَنُن اؠنجاے چھِ کَرَان ییٚلہِ پَنُن ٹایم سپؠنٛڈ چھِ أسۍ تَتہِ کَرَان واریاہ زیادٕ اگر سَمر ویکیشَنٕز یا وِنٹَر ویکیشَنٕز چھِ آسان أسۍ چھِ توٗرۍ گژھان اَسہِ چھِ تَتہِ واریاہ زیادٕ مَزٕ لَگان تِکیازِ أسۍ چھِ تَتہِ پَنُن ٹایم سپؠنٛڈ کَران اَصٕل پٲٹھۍ أسۍ چھِ واریاہ زیادٕ اینجاے کَران أسۍ چھِ واریاہ زیادٕ میموریز کریٹ کَران تَتہِ اَسہِ چھِ واریاہ زیادٕ مَزٕ لگان أسۍ چھِ پَنُن فرٛؠنٛڈٕس گژھن پارکَن منٛز گوٗمنہِ اَسہِ چھِ واریاہ زیادٕ مَزٕ لَگَان تَتہِ ییٚمہِ سۭتۍ أسۍ واریاہ زیادٕ خۄش چھِ گژھان ییٚمہِ سۭتۍ اَسہِ واریاہ زیادٕ میموریز کرٛیٹ چھِ گژھان